ہٮ۪لو ہٮ۪لو السلام علیکُم اَہَن حظ تُہۍ کَم اَہَن حظ آ بوٹ حظ چھِ أسۍ اَہَن حظ اَہَن حظ آ ہاوُس بوٹ تہِ حظ چھِ اَسہِ ییٚتہِ تُہۍ روٗزِتھ ہیٚکِو سِٹے کٔرِو نایِٹ سِٹے بیٚیہِ چھِ اَسہِ شِکارا تہِ یَتھ حظ رایِڈ ہیٚکِو کٔرِتھ دَوٕ سَوٲرۍ ہٮ۪کو أسۍ تۄہہِ دِتھ کیٚنہہ نہ حظ چھُنہٕ یہِ تُہۍ ؤنِو پَتہٕ تہٕ زیادٕ تر چھِنہٕ أسۍ ہٮ۪وان کیٚنہہ ٹوٗرِسٹَن ٹوٗرِسٹَن چھِ أسۍ کَنسیشِنٕے کران تہٕ ٹوٗرِسٹَن اگر تِم اگر چار چناری گژھن تہٕ پٔر پٔر اِنسانَس چھِ أسۍ ہٮ۪وان پنٛژاہ رۄپیہِ توٚتتھَس تام وۄنۍ اگر تُہۍ پانٛژھ چھُو تہٕ پنٛژاہ حظ پنٛژاہ اَہَن حظ آ وۄنۍ اگر تۄہہِ گُتٕلۍ چھُو تہٕ کیٚنہہ چھِنہٕ تُہۍ اگر یِیِو پگاہ تہٕ کَنسیشَن تہِ ہٮ۪کو أسۍ یُتھٕے وٕچھِتھ تہٕ تُہۍ اگر ؤنِو کوٚت کوٚت چھُو گژھُن تہٕ نہ نہ ہاوُس بوٹ ہیٚکِو تُہۍ سِٹے کٔرِتھ ایز ہوٹَل چھِنہٕ حظ آسان تہٕ ہوٹلہٕ کھۄتہٕ اگر تِم یژھان چھِ ٹوٗرِسٹ تِم یژھان ہاوُس بوٹَس منٛز روزَن تہٕ ہاوُس بوٹ ہٮ۪کَن تِم سِٹے کٔرِتھ بیٚیہِ اگر پَتہٕ دۄہ چَکرَس وکرا آسٮ۪کھ کَرُن ڈَلہٕ سَوٲریٛا تہٕ سُہ تہِ چھِ اَسہِ اٮ۪ویلیبٕل تہٕ ڈَلہٕ سَوٲرۍ تہِ ہٮ۪کوکھ دِتھ شِکارا چھِ اَسہِ پنٛنی سُہ تہِ چھِ سُہ تہِ اِنتظام تہِ چھِ اَسہِ نِش وۄنۍ وٕچھُو تُہۍ پانَے تۄہہِ کَر چھُو یُن تہٕ کیٛاہ چھُو کَرُن تُہۍ کٔرِو یِمَن سۭتۍ کَتھ تہٕ تیٚلہِ تھاوَو أسۍ تیُتھٕے اِنتظامہ کٔرِتھ پگاہ بیٚیہِ اگر دوٗرِ پٮ۪ٹھ تہِ چھُو تۄہہِ آمٕتۍ تہٕ تُہٕنٛدِ خٲطرٕ تہِ ہٮ۪کو أسۍ کَنسیشَن کیٚنہہ کٔرِتھ اگر سِٹے چھُو کَرُن راتھ اَکھ زٕ راتھ تہٕ تَتھ تہِ ہٮ۪کو أسۍ کیٚنہہ کَنسیشَن کٔرِتھ اَہَن حظ اَہن حظ ٹھیٖک حظ چھِ کیٚنہہ نہ حظ تُہۍ کٔرۍزیو ییٚتھۍ نمبرَس فون یور وٲتِتھ تہٕ باقٕے اِنتظام تھاوَو أسۍ کٔرِتھ بیٚیہِ رایِڈ وایِڈ شِکارا رایِڈ اگر تۄہہِ کَرٕنۍ آسِوٕ تہٕ سُہ تہِ وٕچھو أسۍ ییٚتھٕے تُہۍ یِیِو پگاہ یور تہٕ باقٕے وٕچھو أسۍ پَتہٕ ییٚتہِ چلو ٹھیٖک حظ چھِ کیٚنہہ نہ حظ چھِنہٕ کیٚنہہ نہ حظ چھِ چلو ٹھیٖک حظ چھِ چلو بِہِو